یُس کۄپوارَہ چھُ آز واریاہ زِیادٕ ترقی منٛز پَکان کۄپوارَہ ڈِسٹِرک کیازِ کہِ ییٚتہِ چھُ شیٖتھ پٔرسینٛٹ نَفر آز اِنٹِپڈینٛٹ نہ شیٖتھ پٔرسینٛٹ نفر یِم چھِ تِم چھِ پَنٕنۍ پونٛسہٕ زینان تہٕ پَننِس عَیالَس کھیاناوان بیٚیہِ چھِ آز ییٚتہِ تعلیٖم تہِ واریاہ زِیادٕ عام گٔمٕتۍ سُہ چھنہٕ کانٛہہ گَرٕے ییٚتہِ نہٕ تعلیٖم چھِ بیٚیہِ ییٚتہِ چھِ واریاہ جایہِ ٹوٗرِزم جایہِ تہِ زِ بَنٛگَس چھِ واریاہ خوٗبصوٗرَت یور واریاہ چھُ یِوان بیٚیہِ چھُ کیرَن یُس خوٗبصوٗرَت چھُ دِل لُبانے والی جاے چھِ بیٚیہِ چھِ ییٚتہِ ہاٹکَلچر ڈیولَپمینٛٹ ییٚتہِ چھِ ووٗڈوٗرَہ ایگرکَلچر ڈیولَپمینٛٹ ییٚتہِ سٲرٕے سَبزی وَبزی تم وۄبداوان چھِ سٲری چیٖز وۄبداوان چھِ تَتہِ چھِ أسۍ میڈِسن تہِ وۄبداوان یہِ تَتہِ أسۍ یَژھو تہِ ہیکو ہیٚتھ